یوٚتانۍ لیکھنُک تعلُق چھُ بہٕ چھُس ٹرٛیڈِشنٔلی پیٚن یا پیٚنسل یوٗز کٔرِتھ پننیٚن کاپیَن پٮ۪ٹھ یا پننیٚن نوٹ بُکن پٮ۪ٹھ لیکھان تہٕ مےٚ باسان زِ رایٹِنٛگ ہُنٛد اَکھ اصٕل تہٕ بہتریٖن طٔریٖقہٕ اوٗس ٹرٛیڈِشنَل طٔریٖقہٕ یَتھ منٛز أسۍ پیٚن کاپی پیٚنسَل تہٕ نوٹ بُک اِستعمال کٔرِتھ کانٛہہ نَتہٕ کانٛہہ چیٖز یا تَتھ ناو اوٗس لیکھان ٲسۍ روزان ٲں اہم چیٖز چھُ یہِ زِ کہِ پیٚن کاپی پیٚنسَل اوٗس ہَر کٲنٛسہِ نِش ایٚولیبٕل تہٕ تہٕ ہر کانٛہہ بَچہِ اوٗس اَتھ ایٚکسیٚس کٔرِتھ کیٚنٛہہ نَتہٕ کیٚنٛہہ لیکھان تہٕ ہیٚچھان تہٕ ییٚتہِ پٮ۪ٹھ وۄنۍ ہَسا ریٖسیٚنٛٹ یِیٲرزَن منٛز یا ٲں تازٕ تازَے گوٚو یہِ چیٖز زِ یِم ہَسا اسہِ موبایِل آیہِ لیٚپ ٹاپ آیہِ ٹیبٕس آیہِ تَتھ منٛز چھُ ہینٛڈ رایٹِنٛگ ہُنٛد کَنسیپٹہٕ چھُنہٕ وۄنۍ تِتھ کٔنۍ عام تِتھ کٔنۍ مشہوٗر کیٚنٛہہ زِ وۄنۍ چھُ سورُے موبایِلَن پٮ۪ٹھ تہٕ لیپ ٹاپَن پٮ۪ٹھ لیٚکھنہٕ یِوان یَتھ منٛز نَہ ہینٛڈ رایٹِنٛگ ہُنٛد خیال روزنہٕ روزان چھُ کِہیٖنۍ تہٕ دوٚیِم چیٖز چھُنہٕ لیپ ٹاپ موبایِل یا ٹیب ہر کٲنٛسہِ نِش میسر کیٚنٛہہ تہٕ ہر کانٛہہ ہیٚکہِ یِم چیٖز ایٚکسیٚس کٔرِتھ تہٕ رایٹِنٛگ ہَسا گوٚو رایٹِنٛگ ہَسا گٔے پٔتمیٚن ؤرۍ یَن منٛز پٔتمیو کینٛژھو ؤریو پٮ۪ٹھ واریاہ زیادٕ چینٛج تہٕ یَتھ منٛز ہَسا زیادٕ وۄنۍ أسۍ لیپ ٹاپنٕے یا موبایلَنٕے پٮ۪ٹھ مَسیج ٹیٚکٕسٹہٕ یا نوٹ چھِ أسۍ موبایلَنٕے پٮ۪ٹھ بَناوان تہٕ وۄنۍ چھُنہٕ اَتھہٕ سۭتۍ لیکھنٕچ زیادٕ ضروٗرت تہِ پیٚوان کیٚنٛہہ تہٕ اگرچہِ یہِ سانہِ خٲطرٕ مُفیٖد تہِ چھُ زِ أسۍ چھِ ہیٚکان موبایلَن پٮ۪ٹھ لیٖکھِتھ فونَن پٮ۪ٹھ لیٚکھِتھ تہٕ تہٕ لیپٹاپَن پٮ۪ٹھ لیٖکھِتھ مگر سانہِ خٲطرٕ چھِ اَتھ منٛز اَکھ نۄقصان تہِ زِ یُس ہَسا اوٚتانۍ اَکھ سِکِل اوٗس رایٹِنٛگ ہُنٛد سِکِل ہینٛڈ رایٹِنٛگ تہٕ یَتھ منٛز ہَسا سوٗن مایِنٛڈ سٕپیٖک کَران اوٗس سٲنۍ اَتھہٕ ٲسۍ لیٚکھان کانٛہہ نَتہٕ کانٛہہ چیٖز تہٕ تَتھ منٛز ٲسۍ سانہِ باڈی پاٹچٕۍ اِنوالومیٚنٛٹ آسان تہٕ یُس نہٕ اسہِ ییٚتیٚتھ لیپٹاپَس پٮ۪ٹھ یا موبایلَس پٮ۪ٹھ تہٕ چھِ أسۍ ہیٚکان سُہ چیٖز اِستعمال کٔرِتھ کِہیٖنۍ تہٕ اُوَرآل وَنہٕ بہٕ زِ لیپ ٹاپَس پٮ۪ٹھ لیٚکھنہٕ سۭتۍ سۭتۍ ہَسا پَزِ اسہِ ٹرٛیڈِشنٔلی کاپی پیٚن تہِ اِستعمال کَرُن تاکہِ سوٗن یُس پَڑھٲے ہنٛدِس سِلسلَس منٛز یا تعلیٖم و تعلُم کِس سِلسلَس منٛز یُس ہَسا سوٗن مین ہتھیار اوٗس سُہ پیٚن تہٕ کاپی سُہ گَژھہٕ نہٕ سانیٚو نَیَن جَنریشنہِ ہنٛدیٚن بَچَن ہنٛدیٚو ذہنو منٛز نیرُن کیٚنٛہہ